وعلیکم سلام فُڈ پٕلازا بیکری پٮ۪ٹھ چھِو حظ بہٕ حظ چھُس ؤسیٖم ناگبَل پٮ۪ٹھ یہِ دِتُم یہِ دوٚ یہِ دِتُم دوستَن دیُتنم نمبر تُہُنٛد اَسہِ ٲس بٮ۪کری ہَتھ کھنٛڈ ضوٚرَتھ بیٚیہِ اوس اَسہِ کیک اکھ حظ ضوٚرَتھ اَسہِ چھِ لۄکٕٹ مۄکٕٹ فنٛگَشَن گَرِ تِمَن اوس تۄہہِ اوترٕ کیک دیُتمُت تٔمِس ٲس بٔہ بیٚنہِ بٔرڈے پتہٕ اوس کیک دیُتمُت بنٲیِتھ چاکلیٹ کیک سُہ اوس وارِیاہ اصٕل تَتھ دِژ مےٚ مطلب تٔمِس ووٚن مےٚ دوٚپمس یہِ اوس وارِیاہ فرٮ۪ش تہِ تہٕ بیٚیہِ اوس یہِ بنٲیِتھ تہِ اصٕل تۄہہِ کتہِ اوٚنوٕ یہِ پتہٕ دیُت تٔمۍ ٲدۍ نمبر مےٚ دوٚپُن یِتھ کٔنۍ چھُ فُڈ پٕلازا تِمو چھِ نٔوٕے بٮ۪کری کھُلٲمٕژ ناگبلہٕ تہٕ دوٚپمس اَسہِ ٲس بٮ۪کری ہَتھ ضوٚرَتھ بیٚیہِ ٲس اَسہِ بٲگِر خَنہِ ضوٚرَتھ بیٚیہِ اوس کیک زٕ ترٛےٚ ضوٚرَتھ تہٕ تُہۍ ؤنۍتو مےٚ تُہۍ کیٛاہ کیٛاہ چھُو بناوان اَسہِ چھِنَہ اَسہِ چھِ آسان فنٛگشَن وارِیاہ حظ گَرِ بٔرٕڈے چھُ آسان یا بیٚیہِ کیٚنٛہہ فنٛگشن چھُ آسان رشتہٕ دارن چھِ آسان تہٕ تِمن تہِ کر بہٕ تیٚلہِ تُہنٛد سجَشٹ کیٛازِ تُہُنٛد باسیو مےٚ وارِیاہ اصٕل بیٚیہِ چھِ ییٚتٮ۪ن نزدیٖکھسٕے مےٚ ؤنۍتو تُہۍ کیٛاہ کیٛاہ چھُو بناوان مےٚ ؤنۍتو یہِ

چاکلیٹ برفی تہِ چھِو تُہۍ بَناوان اچھا ٹھیٖک ٹھیٖک ٹھیٖک مےٚ ؤنۍتو یہِ یِم ٲسۍ نا یہِ کیٛاہ چھِ اَتھ وَنان آرڈَر چھےٚ پٮ۪وان اَکھ زٕ دۄہ برونٛٹھ دیُن کِنۍ سیم دۄہ ہٮ۪کو أسۍ یِتھ تہٕ تُلِتھ پَنُن آرڈَر ٹھیٖک پے پیمٮ۪نٛٹ چھےٚ آسان اٮ۪ڈوانسَس منٛز کَرٕنۍ کِنہٕ پیمٮ۪نٛٹ تَمی دۄہ کَرٕنۍ ٹھیٖک ٹھیٖک مطلب ڈٮ۪لؤری ولؤری ما چھِ تُہۍ کَران ڈٮ۪ل کانٛہہ چھُنہ أڑۍ بیٚکری وٲلۍ تِم چھِ کَران ہوم ڈٮ۪لؤری تُہۍ اگر تِمن آرڈر دِمو گوٚوُ سُہ آپشَن چھُ ایولیبل مطلب ڈٮ۪لؤری کَتھ کن کَتھ کَتھ ایریاہس چھُو تُہۍ دِوان اچھا ٹھیٖک ڈٮ۪لؤری چارجِز چھُو تُہۍ رَٹان یُس مےٚ ییٚمہِ حِساب لوکیشن آسہِ تَمی حِساب ٹھیٖک تُہۍ ہیٚکِو میون آرڈر وٕنۍ کٮ۪ن لیٚکِتھ بہٕ وَنو تۄہہِ اَسہِ کیٛاہ کیٛاہ اوس ضوٚرَتھ آ اَکھ تھٲیِو تُہۍ بٮ۪کری ہا یِم حظ بٲگِر خنہِ ہَتھ بیٚیہِ یِم پانٛژھ رۄپِنۍ ہَتھ تھٲیزیو بیٚیہِ تھٲیِو دَہ رۄپِنۍ وٲلۍ ہَتھ آ بیٚیہِ رَس گول ڈَبہٕ اکھ چاکلیٹ برفی اَکھ ڈَبہٕ بیٚیہِ تھٲیزیو تُہۍ کیٛاہ چھِ اَتھ وَنان دال کۄس کۄس چھو تۄہہِ ایولیبل مۄنٛگ دال وغیرہ ٹھیٖک آلوٗ بوٗجا آ آلوٗ بوٗجا اَکھ تھٲیِو بیٚیہِ تھٲیِو مۄنٛگ دَل پٮ۪کٮ۪ٹ اَکھ آ تھٲیِو سُہ اَکھ پٮ۪کٮ۪ٹ تہِ تھٲیِو نہ نہ کھٹا میٹھا چھُنہٕ کیٚنٛہہ رس گول تہِ گوٚو برفی تہِ گوٚو بیٚیہِ ؤنۍتو مےٚ یہِ کیک اوس اَسہِ بیٚیہِ بَناوُن اَکھ بٔرٕڈے کیک اَکھ اوس بَناوُن زٕ زٕ پاوُنٛڈ بَنٲیِو سُہ چھُ لۄکٹٕے زیادٕ بوٚڈ چھُنہٕ ضوٚرَتھ کِہیٖنۍ وٮ۪نِلا وٮ۪نِلا تھٲیزیو بس حظ ٹھیٖک ؤنۍتو اَتھ کوٗتاہ واتہِ تہٕ مےٚ سوٗزیو تُہۍ وٹٕسیپس پٮ۪ٹھ بِل حظ بہٕ ترٛاوو تۄہہِ پیمٮ۪نٹ اٮ۪ڈوانسَس منٛز تہٕ پتہٕ یِم بہٕ اوٗرۍ پانَے أسۍ چھِ ییٚتی بَسان ناگبلے بہٕ یِم اوٗرۍ پانَے بہٕ کر آرڈر أتی پِک ٹھیٖک چھا ٹھیٖک چھُ ٹھیٖک چھُ مےٚ سوٗزیو وٹٕسیپس پٮ۪ٹھ ڈِٹیٚلٕز بہٕ کرو تۄہہِ پیمٮ۪نٛٹ تہٕ بہٕ کرو سِکریٖن شاٹ ٹھیٖک چھِ حظ اَدٕ سا بیٚہہ رۄبس حوال